وعلیکُم سَلام اَہَن حظ آ اہن حظ وَن حظ ؤنِو ؤنِو بس ٹھیٖک تُہۍ چھِو ٹھیٖک اَہَن حظ اَہَن حظ اہَن حظ نہ نہ وۄنۍ چھُنہٕ کیٚنٛہہ وۄنۍ سٮ۪لبَس اِنکَمپٕلیٖٹ وۄنۍ چھِ سیٚوَنٹی پٔرسَنٛٹ کَمپٕلیٖٹ گوٚمُت تہٕ تھٔٹی پٔرسَنٛٹ چھُ وَنۍ اِنکَمپٕلیٖٹٕے نہ مےٚ کَرے پرنسِپل صٲبَس سۭتۍ کَتھ تٔمۍ ووٚن تُہۍ کٔرِو وۄنۍ سِلبَس کَمپٕلیٖٹ پَتہٕ ہٮ۪مو أسۍ اَہَن حظ بَس ٹھیٖک اَہَن حظ اَہن حظ اَہن حظ مےٚ حظ آسنسِپلَس صٲبَس سۭتۍ کَرے اَسہِ اوترٕے کَتھ اَتھ بارَس منٛز تِمو دوٚپ وۅنۍ فِلحال چھُ فِلحال کوٚرو وۄنۍ سِلبَس کَمپٕلیٖٹ تمہِ پَتہٕ ہٮ۪مو نہ تمیُک تہِ چھِنہٕ وٕنہِ کِہیٖنۍ تہٕ نَیہِ رٔتۍ پَتہٕ ٲسۍ وَنان تہٕ فِلحال چھُنہٕ ڈیٹ ویٹ امیُک درٛامتُے اَہَن حظ اَہَن حظ اہن حظ ٹھیٖک تُہۍ کٔرۍ زیٚو تۄہہِ پرنسِپل صٲبَس سۭتۍ پَنٕنۍ کَتھ اَہَن حظ ٹھیٖک اَہَن حظ ٹھیٖک حظ چھُ ٹھیٖک مےٚ باسَان تُہۍ کٔرۍ زیٚو مےٚ باسَان تُہۍ کٔرۍ زیٚو عبدالشیٖد لیکچرار چھُن حظ تَمہِ سۭتۍ کٔرۍ زیٚو تُہۍ وَن فون تمہِ پَتہٕ کٔرۍ زیٚو تُہۍ پرنسِپل صٲبس سۭتۍ کَتھ اَہَن حظ اَہَن حظ اَہَن آ بیٚیہِ چھِ کَران بَچہٕ چھُ کران بیٚیہِ ڈِمانٛڈ ایٚکٕسکَرشَنس ٹھیٖک ٹھیٖک اہن حظ